یُس ہِندُستانَس منٛز اٮ۪جُکیشَن سِس اٮ۪جُکیشَن سِسٹَم چھُ پَرناونُک طریٖقہ چھُ سُہ ہسا چھُ واریاہ پرٛون یہِ چھُ واریاہ پرٛون تہٕ پَتہٕ پٮ۪ٹھَے نَہ چھِ اَتھ منٛز چینٛج آمٕژ کیٚنٛہہ تہٕ نَہ چھِ بیٚیہِ کیٚنٛہہ یہِ چھُ واریاہ پرٛون یہِ چھُ کَرُن زیادٕ فوکَس زیادٕ دیان چھُ دِوان یُس ہِندُستانُک اٮ۪جُکیشَن سِسٹَم چھُ پَرناونُک طریٖقہ چھُ یہِ چھُ دِوان تھیری پٮ۪ٹھ زیادٕ دیان جا ییٚلہِ کہِ زَن امہِ یِمَن دیان اوس دیُن زیادٕ پرٛٮ۪کٹِکَلَن یِمَن ٲسۍ پرٛٮ۪کٹِکَل سِکِل یِم اِنسانَس چھِ آسان تِمَن پٮ۪ٹھ اوس دیان دیُن اِنسان یِمَن یُس اٮ۪جُکیشَن سِسٹَم چھُ ہِندُستانُک

یہِ سِسٹَم چھِ أسۍ ہیٚچھناوان ہے یاد کِتھ پٲٹھۍ کٔرِو پٔرِو کِتھ پٲٹھۍ ییٚلہِ کہِ زَن مطلب یُس سٕپوٹٕس اَکھ چھِ کھیلَن ہُنٛد اَکھ پاٹ چھُ سُہ چھُنہٕ یہِ ییٚتہِ موجوٗد کیٚنٛہہ تَتھ پٮ۪ٹھ اگر زیادٕ زور یِن دِنہٕ سُہ چھُ بہتَر اٮ۪جُکیشَن سِسٹَم خٲطرٕ سٕپوٹ اٮ۪کٹِوٹیٖزَن منٛز کَرناوَن یِمَن شُرٮ۪ن کَرناوَن پاٹِسِپیٹ تَمہِ سۭتۍ تہِ گژھَن تِم فِزِکٔلی گرٛو بیٚیہِ ہیکَن تِم یِم لایفہِ منٛز تِمَن پرٛابلِمٕز یِم تِم گژھَن گرٛو ایز اےٚ مین مطلب مٔہنیوٗ مَرٕد بَنان تِم ٹھیٖک چھا ییٚتہِ چھِ زیادٕ پَتہٕ ہے ییٚمِس ہسا مارکٕس ہسا چھِ ہمِس کَم مارکٕس ہسا آے ییٚمِس زیادٕ ہُمِس ہسا آیہِ کَم لہزا چھِ یہِ اَکھ کَم پَران ییٚمِس زیادٕ مارکٕس آسہِ سُہ ہسا چھُ زیادٕ پَران ییٚلہِ کہِ زَن سُہ چھُنہٕ کیس کیٚنٛہہ کیٛازِ اَگر کانٛہہ اِنسان کٲنٛسہِ دۄن رٮ۪تَن تہِ کَرِ محنت اٮ۪کزام کٮ۪ن لاسٹہٕ کٮ۪ن دۄہن سُہ ہیٚکہِ اَصٕل نَمبرٕہَن أنِتھ مگر یُس ذٔہیٖن آسہِ پَزی تٔمۍ سٕنٛدۍ سُہ تٔمۍ سٕنٛدۍ سۄ اِنٹیلِجنٕس چھِ آسان الگ چیٖز سُہ چھُ پرٛٮ۪کٹِکَل لایفہِ منٛز اِنسان ہٮ۪کان وٕچھِتھ گوٚو یِمَے چیٖز چھِ یِم اےٚ ہِندُستانَس اٮ۪جُکیشَن سِسٹَم چھُ یِمَے چیٖز چھِ تَتھ منٛز بہتر بَناوٕنۍ کیٛازِ تِمَن چھُ زیادٕ تھیری پٮ۪ٹھ کَم کَرُن یہِ یاد کرناونَس پٮ۪ٹھ کَم فوکَس کَرُن تِمَن چھُ کَرناوُن پرٛٮ۪کٹِکَل سِکِلَن پٮ۪ٹھ سٕموٹٕس وٕپوٹٕس اٮ۪کٹِوِٹِیَن پٮ۪ٹھ زیادٕ یہِ فوکَس زیادٕ زور دیُن